وعلیکُم

اَہَن حظ عاقِب چھُس آ بہٕ اوسُس گَرِ تھوڑا آوُر حظ ہَسپَتالہٕ اوسُس اَسہِ اوس یہِ بُڈۍ بَب تھوڑا بیٚمار تمہِ موٗجوٗب اوسُس بہٕ ہَسپَتال گوٚمُت تَوَے تمےَ موٗجوٗب اوسُس نہٕ بہٕ بیٚمار اوسُس تُہۍ بوٗزِو تُہۍ تٔمِس تٔمِس چھِ تھوڑا سُہ چھُ بیٚمار حظ تھوڑا زیادے تٔمِس چھُ بَکوَچَن تھوڑا دود میٚم بہٕ حظ یمہِ برٛونٛہہ کُن بہٕ یمہِ وۅنۍ سکوٗل بہٕ یمہِ وِۅنۍ اَکہِ دۄیہِ سکوٗل وۅنۍ کَنٹنیٛوٗ میٚم بہٕ حظ یِمہٕ سکوٗل اکھ زٕ دۄہ لَگَن اسہِ تہٕ پَتہٕ تَمہِ پَتہٕ یمہِ بہٕ سکوٗل تَمہِ پَتہٕ پھُٹراوٕ نہٕ کانٛہہ تہِ سکوٗل دۅہ میٚم اَسہِ لَگَن اکھ زٕ دۄہ ییٚتہِ تمہِ پَتہٕ یمہِ بہٕ یِمہٕ بہٕ سکوٗل تمہِ پَتہٕ پھُٹراوٕ نہٕ بہٕ کٕہیٖنٛۍ سکوٗل دۄہ بہٕ حظ یِمہٕ